اگر أسۍ پننہِ علاقٕچ کتھ کرو ییٚتہِ چھِ واریاہ نیچرل رِسورسِز یتھ منٛز لینٛڈ چھُ یِوان واٹر چھُ یِوان فاریسٹٕز چھِ یِوان تہٕ بیٚیہِ تہِ کینٛہہ چیٖز چھِ یِوان تہٕ خاص کر اگر أسۍ وٕچھو یُس یہِ سون لینٛڈ چھُ یہِ چھُ بےٚ کار یتھ منٛز فاریسٹ لینٛڈ تہِ چھ یِوان تہٕ کینٛہہ چھِ یُس زن گریستٮ۪ن قبضس انٛدر چھِ سۄتہِ چھِ بے کار تہٕ اگر اتھ زٔمیٖنس أسۍ کلٹِویشن کرو اتھ ہٮ۪کو أسۍ یہِ چھُ موضوٗن واریاہن پٕلانٹن خٲطرٕ اگر أسۍ کتھ کرو لیونڈر کلٹِویشنٕچ سون یہِ لینٛڈ چھِ امہِ خٲطرٕ موضوٗن یا یِتھٕے کٔنۍ باقٕے میڈسنل پٕلانٹٕس ہٮ۪کو اتھ منٛز أسۍ گرو کٔرتھ تہٕ یِتھ کٔنۍ ہٮ۪کو أسۍ پننہِ مُلکٕچ تہِ پننہِ سٹیٹٕچ یۄس اِنکم چھِ سۄ ہٮ۪کو أسۍ جنریٹ کٔرتھ امہِ نِش